اسلام علیکُم وعلیکُم سلام ٹھیٖک چھِو حظ اَہَن حظ اَلحمدُللہ ٹھیٖک حظ فرمٲیو آ بِلکُل بِلکُل بِلکُل آ روم ہَے میلہِ کَتھ ڈیٹَس پیٚٹھ چھُو تۄہہِ ضروٗرت

کٔژ گیسٹ کٔژ آسیٚن روٗم کٔژ چھِو تۄہہِ ضروٗرت فیسلٹیٖز گژھِنا بیسک آسٕنۍ کِنہٕ ڈِلیٚکس آسٕنۍ اَصٕل فیسَلٹیٖز نہ نہ لایِٹ وایٹ چھےٚ روزان ٹھیٖک نہ نہ لایِٹ وایِٹ چھُ سورُے ٹھیٖک اے سی تہِ میلہٕ کِہیٖنٛۍ چھُنہٕ مَسلہٕ باقٕے یہِ ڈِنر سُہ گژھِ بِلکُل پتاہ کِہیٖنٛۍ کَمرٕ آسہِ بِلکُل ٹھیٖک سُہ آسہِ نہٕ کانٛہہ تہِ مَسلہٕ وۅںۍ چھُے یِتُے تُہۍ ؤنِو مےٚ یہِ کیٛاہ چھِس وَنان ڈِنر یا لَنچ باقٕے چھِ برٛیک فاسٹ سُہ چھُوا تۄہہِ کَرُن پَننُے کِنہٕ سُہ چھُ کَرُن تۄہہِ ییٚتی آ بِلکُل سُہ ہیٚکِو تُہۍ ؤنِتھ سُہ ہیٚکو تُہۍ مینوہَس منٛز تھٲوِتھ ہن تہٕ تَتھ منٛز چھُنہٕ کانٛہہ مَسلہٕ اَگر تُہۍ گژھِو تُہۍ ہیٚکو کٔرِتھ اِنکٔلوٗڈ سُہ أسۍ تھاوہو تۄہہِ سُہِ تہِ اَگر نہٕ تۄہہِ سُہ چھُو ضروٗرت تہٕ کیٚنٛہہ چھُنہٕ باقٕے آسہِ اے سی آسہِ چارجِنٛگ پوٚیِنٛٹ میلوٕ تۄہہِ اے سی میلوٕ لیپ ٹاپ خٲطرٕ میلوٕ تۄہہِ کیٛاہ چھِس اَتھ وَنان پوٚیِنٛٹ اَن یہِ آن تۄہہِ آسوٕ وائی فائی وغیرہ آسوٕ تۄہہِ ضرَوٗرت وائی فائی میلوٕ تۄہہِ فرٛی ایٚکسس میلہِ وائی فائی سُہ آسوٕ تۄہہِ أتھۍ منٛز چارجِزن منٛز اِنکٔلوٗڈ ٹھیٖک چھا تہٕ اوٚور نایٹَ اگر سُہ چھُو سورُے تَتھ بِلکُل سُہ آسہِ سورُے تٔتھۍ منٛز اِنکٔلوٗڈ تہٕ فیسلٹیٖز چھِ یِمَے باقٕے آسہِ بیڈ وغیرہ آسہِ سُہ آسہِ اَگر تُہۍ سِنگٔل ؤنِو سِنگٔل ڈَبٔل ؤنِو ڈَبٔل تیٛوٗتاہ روزِ تۅہہِ ڈِفیکٹ تُہۍ ہیٚکو نَفر کیٛاہ ہیِو تُہۍ تٔتھۍ پیٚٹھ کَرو سُہ ڈِسایِڈ ٹھیٖک چھا بِلکُل بِلکُل سُہ میلوٕ تۄہہ سُہ میلوٕ تۄہہِ یہِ تۄہہِ ایٹیچ آسِو کوٚرمُت ایٹیچے ملیہِ سَپیریٹ آسہِ ضروٗرت سیپیرٹٕے میلہِ یہِ چھَو تۄہہِ پَنٕنۍ مرضی یہِ تۄہہِ خۄش گژھوٕ ٹھیٖک حظ چھُ کیٚنٛہہ چھُ چلو چلو تُہۍ یو تہٕ کیٚنٛہہ چھُنہٕ أسۍ تھاوَو بُک کٔرِتھ تُہۍ کٔرۍزیٚو پَنٕنۍ آدھار ڈِٹیلٕز سینٛڈ کَتھ ناوَس پیٚٹھ چھُ یہِ بُک کَرُن تہٕ بَس بَس آدھار باقٕے بِلکُل بِلکُل صِرف آدھار چلو چلو چلو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ پَرواے پیمینٛٹ وَنہو بہٕ تۄہہِ سۅ چھَنہٕ کتھ تُہۍ ہیٚکِو ؤنکیٚنس یِتھ چلو چلو چلو